اسلام علیکُم ساروی مَنٛزٕ بوٚڈ چیٖز یُس مےٚ پَسَنٛد چھُ پَننہِ ڈسٹرکُک سُہ چھُ یہِ زِ ییٚتِکۍ لُکھ چھِ پانہٕ ؤنۍ اکھ أکِس سۭتۍ واریاہ زیادٕ ماے مُحبَت کَران واریاہ عِزَت کَران اکھ أکِس ییٚتِکۍ لُکھ چھِ سٲری پرٛٮ۪تھ کُنہِ گامٕکۍ ییٚمہِ ڈِسٹرکٕکۍ چھِ اکھ أکِس سۭتۍ مَطلَب واریاہ زیادٕ مُحبَت کَران واریاہ عِزَت کَران اَگَر بہٕ پَننہِ مَطلَب گامُک وٕچھٕ یا پَننہِ ڈِسٹرکُک وٕچھِ کانٛہہ مَطلَب بیٚیِس ڈِسٹرکَس مَنٛز شُپیَنُک مَطلَب تِم چھِنہٕ مَطلَب تِم چھِ آسان سیٚود مَطلَب زِندگی یِوان نوٚو خوشی مِلان واریاہ زیادٕ ییٚتہِ چھِ مَطلَب قٔہَر اکھ أکِس کیَر کَران مَطلَب پانہٕ ؤنۍ واریاہ زیادٕ مُحَبَت سان پیش یِوان اکھ أکِس اَگَر مَطلَب بیٚمار آسہِ کانٛہہ گامَس مَنٛز اکھ اِنسان مَطلَب زَن چھُ آسان سورُے گامٕے بیٚمار مَطلَب سٲری لُکھ چھِ تِمَن تیٖتیاہ اَصل پٲٹھۍ کِیَر آسان کران دُہے یِوان تِہُنٛد آسان تِمَن آسان دِلاس دِوان کِہِیٖنۍ چھُنہٕ پَرواے أسۍ چھِو تۄہہِ سۭتۍ مَطلَب سٲری یِتھے پٲٹھۍ مان ژٕ یا مَطلَب کٲنٛسہِ آسہِ کینٛہہ مَطلَب پونٛسَن ہٕنٛز پرابلم آسہِ کٲنٛسہِ تٔمِس چھِ سٲری گَژھان سٲری لُکھ چھِ گَژھان تور تٔمِس چھِ مَدَد کَران تٔمِس چھِنہٕ دِوان مَطلَب یہِ محسوٗس کِہِیٖنۍ ژےٚ چھے کانٛہہ پرابلم یہِ تُہۍ مَطلَب پرٛٮ۪تھ کُنہِ اینٛگلہٕ چھِ یہِ یا مَطلَب بَدَل کٲنٛسہِ کٲنٛسہِ کانٛہہ گُزران چھُ کانٛہہ ییٚتہِ چھِ تیوٗتاہ زیادٕ خَیال تھاوان اکھ أکِس مَطلب دیان تھاون پرٛٮ۪تھ ساتہٕ دُہاے چھُ مَطلَب مَطلَب دیان دِوان مَطلَب یِمَن اَگَر کانٛہہ گُزرِ یِمَن ما چھِ کینٛہہ ضروٗرَت کُنہِ قٕسمٕچ اِموشنَل یا مَطلَب فاینانشَل سَپوٹٕچ ما چھِ یِمَن ضروٗرَت یا باقٕے امہِ عَلاوٕ باقٕے کینٛہہ تہِ پرابلِم یِم زِندگِیَن مَنٛز گَژھان چھِ گَرَن مَنٛز گَژھان چھِ اکھ أکۍ سُنٛد چھِ ییٚتہِ تیوٗتاہ زیادٕ خَیال تھاوان نَتہٕ چھُ وٕنکٮ۪ن چھُ تیوٗتاہ زیادٕ مَطلَب وِٕنکٮ۪ن چھُ سُہ دور وٕنکٮ۪ن چھِ مَطلَب اکھ أکۍ سُنٛد چھُ نہٕ خۄشی یِوان گَژھُن بَرداشی چھُ نہٕ گَژھان کٲنٛسہِ سۭتۍ کَتھ کَرٕنۍ یا مان ژٕ اَگَر بیٚیِس کانٛہہ بیٚمار چھُ آسان کینٛہہ پرابلِم چھِ گَژھان کٲنٛسہِ اِنسانَس وٕنکٮ۪ن چھِ گَژھان خۄش مَطلَب باقٕے لُکھ مَگَر ییٚتہِ چھِ سٲنِس مَطلَب ڈسٹرکَس مَنٛز چھُیی نہٕ سُہ حِساب پَتہٕ اکھ مَطلَب اکھ پیٚیِہ بیٚمار بیاکھ گَژھِ خۄش ییٚتہِ چھُ زَن مَطلَب اَگَر اکھ آسہِ بیٚمار زَن چھُ آسان سورُے گامٕے گامَس مَنٛز اَگَر اکھ آسہِ بیٚمار زَن چھِ آسان سورُے گامٕے مَطلَب بیٚمار تیوٗتاہ اَصل پٲٹھۍ چھِ پیش یِوان تمَن سۭتۍ تیوٗتاہ اَصل پٲٹھۍ چھِ مان ژٕ کِیَر کَران تٔمِس اِنسان سُنٛد یا مَطلَب پَننہِ ڈسٹرکُک وٕچھِ مَطلَب بیٚیِس ڈسٹرکَس مَنٛز بیٚیِس کُنہٕ شایہِ یا ییٚتکۍ شُپیَنُک شَہرَس مَنٛز مِلِنۍ یا بَدَل اِسلام آبادَس مَنٛز مِلِنۍ ییٚتکۍ لُکھ پانہٕ ؤنۍ تہٕ مَطلَب کینٛہہ مَطلَب اکھ أکِس نِش گَژھان تَتٮ۪ن پِرژھان ژےٚ ما چھے ضروٗرَتھ کُنِچ ژٕ کیازِ یور خٲرٕے چھےٚ کیاہ دٔلیٖل چھِ کُنِچ مَطلَب میٲنۍ ما چھے ضروٗرَت کینٛہہ کُنہ تہِ آیہِ مَطلَب کُنہ تہِ جاے اگر مَطلَب سانہِ ڈسٹرکٕکۍ لُکھ مَطلَب ییٚتِکۍ شُپیَن ڈسٹرکٕکۍ مِلان چھِ تِم چھِ واریاہ زیادٕ کیر کَران اکھ أکِس واریاہ زیادٕ خَیال تھاوان اکھ أکِس سُنٛد مان ژٕ أمِس ما چھِ میٲنۍ ضروٗرَت یا کینٛہہ کُنہِ تہِ رَنٛگہٕ ما چھِ أمِس کینٛہہ پرابلِم بہٕ ما ہیٚکہٕ مَطلَب بہٕ ما میٲنۍ ضروٗرَت ما چھِ أمِس کُنہِ جایہِ یا یہِ ما چھُ وٕنکٮ۪ن دَپان واے کانٛہہ گَژھ ہے آسُن یُس نہٕ أمِس ایٚویلیبٕل چھُ کِہِیٖنۍ بہٕ کَرَس تیٚلہِ مَدَد یِتھے پٲٹھۍ یا مان یہِ یا مَطلَب باقٕے تہِ آسہِ پَگاہ ییٚتہِ کٮ۪ن مَطلَب ڈِسٹرکن خاندَر آسہِ کَرُن یِم چھِنہٕ کَرنٕے زیادٕ یہِ أسۍ چھِنہٕ مَطلَب زیادٕ پریٚفر کَرنٕے بیٚیِس ڈِسٹرکَس مَنٛز تکیازِ أسۍ چھِ زیادٕ کَران کوٗشِش ہَمیشہ مَطلَب پَان پَننِس ییٚتہِ مَطلَب لوکیلٹی مَنٛزٕے اورٕ یورٕ اَگَر آسہِ ییٚتہِ یہِ خانٛدَر کَرُن یا رِشتہٕ کینٛہہ تہِ آسہِ کَرُن ییٚتی کَران زیادٕ تکیازِ اَسہِ چھِ پَتہ مان ژٕ ییٚتیُک ماحول چھُ بَدَل ییٚتہِ کٮ۪ن لُکَن چھُ پَتہٕ مُشکِل گَژھان مان ژٕ بیٚیِس ڈِسٹرکَس مَنٛز یا بیٚیِس جایہِ دوٗر دَراز کُنہِ جایہِ آسہِ مُشکِل گَژھان پَتہٕ ایٚڈجَسٹ کَرُن ایٚڈاپٹ کَرُن تِمَن ہنٛد مَطلَب طور طریٖق تکیازٕ ییٚتہِ چھُ بَدَل مَطلَب واریاہ بَدَل ماحول ییٚتہِ چھُ زیادٕ لُکَن پانہٕ ؤنۍ ماے اورٕ یورٕ کِیَر کَران مَطلَب خَیال تھاوان مَطلَب عِزَت دِوان واریاہ اکھ أکِس پانہٕ ؤنۍ مَطلَب ییٚمہِ ڈِسٹرکٕکۍ مےٚ باسان سٲری لٕکھ مَطلَب یَتھ مَنٛز چھُ مَطلَب سٲرسٕے مَطلَب ڈِسٹرکَس مَنٛزٕے چھُ یِہے ماحول کِیَر کَران اکھ أکۍ سُنٛد ماے مُحَبَت خَیال اکھ أکۍ سُنٛد پرٛٮ۪تھ کٲنٛسہِ لَگ بَگ پانہٕ ؤنۍ آسان یِتھے پٲٹھۍ